السلام علیکم ورحمۃ اللہ آز ونہو تۄہہ بہٕ پَنٕنس أکِس نۄقصان منٛد چیٖزس مُتعلِق کیٚنٛہہ کَتھٕ یُس زَن مےٚ سٮ۪ٹھاہ نۄقصان منٛد چیٖز مٔلۍ اوٚن یَتھ زَن ناو چھُ ٹی وی اَسہِ اَنیو یہِ ٹی وی سٮ۪ٹھاہ شوقہٕ سان مَگر یہِ چھُ واریاہ نۄقصان دیہہ أسۍ چھِ اَتھ پٮ۪ٹھ فِلمہٕ ڈرامہ خبرٕ تہٕ باقٕے چیٖز وُچھان ییٚمہِ کِنۍ زَن اَسہِ باقٕے سارے کامہِ مٔشِت گژھان چھِ تہٕ بیٚیہِ چھُ أچھن پٮ۪ٹھ ناکار اَثر پیٚوان تہٕ صحت تہِ چھُ ناساز گژھان وۄنۍ چھِ أسۍ سٮ۪ٹھاہ پَشتاوان اَسہِ کیازِ اَنیو یہِ نۄقصان دیہہ چیٖز تِکیازِ یہِ چھُ سٮ۪ٹھاہ خراب تہٕ نۄقصان واتناون وول چیٖز